واریاہ طریٖقو سۭتۍ ہَسا کَرو أسۍ کٲم آزکَل اٮ۪ڈوَٹیٖزمٮ۪نٛٹ اگر ہَسا أسۍ وٕچھو اَکھ کامَن سُہ ییٚمہِ سۭتۍ أسۍ ہَسا سُہ ہَسا چھِ اَسہِ یعنے کہِ فیس بُک فیس بُک ہَس ہَسا کَرو أسۍ استعمال اٮ۪ڈوَٹیٖزمٮ۪نٛٹ خٲطرٕ أسۍ ہَسا ہٮ۪کو کٔرِتھ باقٕے چیٖز تہٕ أسۍ ہٮ۪کو کٔرِتھ نِوٕز پیپَر تہٕ اٮ۪ڈوَٹیٖز خٲطرٕ أسۍ ہٮ۪کو کٔرِتھ کانٛہہ تہِ سوشَل میٖڈیا مگر اگر ہَسا أسۍ وٕچھو یُس ہَسا یہِ فیس بُک چھِ یہِ ہَسا چھِ سۄ اَکھ وٕنکٮ۪س سوشَل میٖڈیا ییٚمہِ سۭتۍ أسۍ ہٮ۪کو کٔرِتھ کٲم پَنٕںۍ اِنفارمیشَن ہٮ۪کو أسۍ واریاہَن تانۍ واتنٲوِتھ یعنے کہِ پَنٕنۍ اِنفارمیشَن ہٮ۪کو أسۍ واریاہَن واریاہَن تانۍ واتنٲوِتھ اَمہِ سۭتۍ کیٛازِکہِ اَتھ ہَسا چھُ واریاہ اَکھ واریاہ لُکھ چھِ اَتھ سۭتۍ کَنٮ۪کٹہٕ وٕنکٮ۪س فیس بُکَس سۭتۍ فیس بُکَس سۭتۍ ہَسا چھُ وٕنکٮ۪س لۄکٹہِ پٮ۪ٹھٕ برابد بٔڑۍ تانۍ چھِ وٕنکٮ۪س فیس بُک چلاوان تِم ہَسا چھِ استعمال یہِ کَران تہٕ یہِ ہَسا کَرِ اَسہِ اَتھ متعلق واریاہ یعنے کہِ اگر اَسہِ کانٛہہ تہِ پرٛوڈَکٹہٕ چھِ اٮ۪ڈوَٹیٖز کَرُن سُہ ہَسا ہٮ۪کو أسۍ کٔرِتھ اَمے تھرٛوٗ وٕنکٮ۪س